جِناب مےٚ کریو پٔتمہِ لٹہِ تُہُنٛدِ ریسٹورنٛٹ پٮ۪ٹھ چِکَن بٔرسٹہٕ اَکھ پیٖزا آرڈَر سُہ کھیٚو مےٚ فیملی منٛز فیملی والیو تہِ دوٚپ اَتھ چھِ واریاہ مَزٕ مےٚ تہِ آو پنٛنہِ جٲے اَتھ واریاہ مَزٕ واریاہ ٹیسٹی تہٕ بیٚیہِ اوس سُہ اٮ۪کٕسٹرٛا لارٕج مےٚ اوس کوٚرمُت لارٕج آرڈَر تہٕ ایٚکٕسٹرٛا لارٕج کوٚرمُت ڈیٚلِوَر یور تہٕ مےٚ آے واریاہ پَسنٛد سُہ وۄنۍ چھِ مےٚ یِہے گُزٲرِش زِ مےٚ واتیاہ سُہ بیٚیہِ بہٕ ہٮ۪کا سُہ آرڈَر بیٚیہِ کٔرِتھ